زٕ ساس تہٕ سَتَس منٛز اوسُس بہٕ سٮ۪وَنتھَس پَران پَتہٕ گٔے کٲم سیٚونتھَس منٛز ٲسۍ أسۍ آمٕتۍ نٔے ٹیٖچہٕ یِم اَسہِ واریاہ زیادٕ سَپوٹ ٲس کَران تمہِ پَتَن زٕ ساس تہٕ دَہَس منٛز ٲسۍ أسۍ ٹٮ۪نتھَس پَران ٹٮ۪نتھَس منٛز آ دِژٕکھ اَسہِ فِیَروٮ۪ل یَتھ منٛز أسۍ واریاہ مِس کوٚر پَتہٕ سُہ سٲلِم تم چیٖز تم تھِنٛگٕس یا میٲنِس اَنکٕلَس اوس خانٛدَر زٕ ساس تہٕ پَنٛدہَس منٛز یَتھ منٛز أسۍ واریاہ زیادٕ اٮ۪نجاے کوٚر یَتھ منٛز أسۍ واریاہ زیادٕ مستی کٔر أسۍ گٔے پی زٕ ساس باہَس منٛز کوٚر مےٚ وِزِٹ دہلی راجِستان آگرا باقٕے باقٕے جایہِ راجِستھان یَتھ منٛز مےٚ واریاہ زیادٕ اٮ۪نجاے کوٚر تمہِ برٛونٛہہ کوٚر مےٚ زٕ ساس تہٕ کَہَس منٛز وِزِٹ جموں اونلی جموں تمہِ برٛونٛہہ ٲسٕس نہٕ بہٕ زٕہٕنۍ تہِ گٔمٕژ آوُٹ آف دَ سٹیٹ مگر مےٚ کوٚر واریاہ زیادٕ اٮ۪نجاے تام تمَن دۄہَن